السلام علیکم سَر آ ٹھیٖک حظ تُہۍ چھِو حظ ٹھیٖک حظ اہن حظ آ ٹھیٖک حظ تۄہے چھو پَتہٕ ہٕے زٕساس کُنوُہَس منٛز گوٚو نہ حظ کووِڈ حظ تہٕ تَمہِ دۄہ گُزرے واریاہ بچہٕ واریاہَن شُرٮ۪ن پٮ۪ٹھ پیوٚو اَثرات أسۍ ہیٚکۍ نہٕ تَمہِ دۄہ پَرنٲوِتھ حظ کِہیٖنۍ نہٕ حظ آنلایِن اوسُکھ یِوان پَرناوان تَمہِ سۭتۍ واریاہ مُشکِل اوس حظ تَمہِ دۄہ گَژھان حظ اَدٕ کیٛاہ حظ ؤری حظ گوٚو بَچس بَچن حظ گوٚو ؤری تَمہِ دۄہ زایہِ حظ نہٕ حظ ہیٚکۍ پٔرِتھ اَڑٮ۪ن اوس نہٕ فون کِہیٖنۍ نہٕ واریاہ مُشکِل اوس گَژھان تِمَن دۄہَن تۄہے چھِو پتہٕ ہٕے تہٕ اہن حظ آنلایِن حظ ٲسۍ کَران بیٚیہِ حظ یہِ اَڑٮ۪ن حظ اوس نہٕ فون تہِ نہٕ کِہیٖنۍ اَڑٮ۪ن اوس ساروِیَن سٲری ما چھِ أمیٖر آسان اَڑٮ۪ن اوس نہٕ فون تہِ نہٕ کِہیٖنۍ اَڑٮ۪ن گوٚو مَطلب سُہ ؤری گوٚو بَچن ہُنٛد زایہِ حظ بَچن ہُنٛد مُستقبِل حظ گوٚو تَتھ ؤریَس خَراب نہ ہیٚکۍ تِم پٔرِتھ تِم بیٚیہِ مطلب بِگڑے تَتھ ؤریَس ٲسۍ ٲسۍ تَتھ پھیرٲنِی پتہٕ ییٚلہِ نہٕ نہٕ سکوٗل تہِ گٔے بنٛد کووِڈ تہِ گوٚو یورٕ سٲرۍ مطلب سٲرۍسی تِم نہٕ حظ ہیٚکۍ نہٕ ٹوٹلی ہیٚکۍ مےٚ بچہٕ تۄہہِ حظ چھِو پتہٕ ہٕے تہٕ وۄنۍ خۄدا صٲبَن کوٚر رَحم آز آز چھِ تویتہِ خۄدا صٲبَن رَحمٕے کوٚرمُت تَمہِ دۄہ گوٚو واریاہ گُزرے سٲنۍ بیٚنہِ سٲنۍ بٲے گُزرے أتھۍ کووِڈ سۭتی حظ اہن آنلاین یہِ چھِ واریاہ مُشکِل حظ گَژھان آنلایِن وۄنۍ حظ چھِ فونَس پٮ۪ٹھ کیٛاہ حظ وۄنۍ ہیٚچھَن یِم بَچہٕ حظ اہن حظ برونٛہہ کَنۍ حظ چھِ پٮ۪وان بروںٛہہ کَنۍ اَز چھِنہٕ آنلایِن یِوان ٹوٹلی سَمجی حظ تویتہِ ٲسۍ أسۍ تِمَن پَرناوان آنلایِن تہٕ مَطلب واریاہ حالات گٔے تِمَن دۄہَن خَراب کووِڈ گوٚو یورٕ صحیح حظ آ تَتھ ؤریَس گوٚو کووِڈ سٲرۍسٕے بچہٕ تہِ ہیٚکۍ نہٕ پٔرِتھ کینٛہہ وۄنۍ چھِ وٕنۍ تہِ چھِ بَچہٕ تُہۍ وٕچھِو آز تویتہِ خُدا صٲبن رحم کوٚرمُت آز چھِ پَران حظ مطلب کووِڈ سۭتۍ تَمہِ ساتہٕ گوٚو مطلب تِمن دۄہَن حظ گوٚو واریاہ خَرٲبی گٔے تِمن دۄہَن حظ سکوٗل تہِ روٗدۍ بنٛد بچہٕ تہِ ہیٚکۍ نہٕ پٔرِتھ حظ کِہیٖنۍ مےٚ دوٚپ آنلایِن تہِ اوس نہٕ یِمن سَمجی حظ یِوان اِوٕن اَڑٮ۪ن اوس نہٕ فونٕے اَڑٮ۪ن اوس فون ساروِیَن مَہ حظ چھِ فون آسان أڑۍ چھِ آسان أڑۍ مَہ حظ چھِ آسان مَطلب أمیٖر مَہ حظ چھِ سٲری آسان اَڑٮ۪ن فون آسان تِم ٲسۍ نہٕ ہٮ۪کان پٔرِتھ کِہیٖنۍ نہٕ حظ أڑۍ ٲسۍ ہٮ۪کان پٔرِتھ تِمَن تہِ اوس نہٕ سَمج یِوان کِہیٖنۍ اچھا بہٕ حظ نیرو تیٚلہِ بِہِو